سریٖنَگرَس منٛز یِم یِم کامہِ چھِ یِوان لَبنہٕ تَتھ منٛز چھُ واریاہ کامہِ یِتھٕ پٲٹھۍ زَن گورمِنٛٹ جاب تہِ چھُ فرِٛی لینٕس تہِ چھُ اَنڈَر پرنار تہِ چھُ گورمِنٛٹ جاب چھِ سریٖنَگرَس منٛز ہایِسٹَس پؠٹھ یِم زَن پٔرمٕتۍ لیٖکھۍمٕتۍ آسان لوٗکھ تِم چھِ گورمِنٛٹ جاب خٲطرٕ گژھان تہٕ پَتہٕ یِم کَم تَمہِ کھۄتہٕ پٔرمٕتۍ چِھ آسان تِم چھِ فرِٛی لینسِگ کُن گژھان تکیٛازِ تَتھ منٛز چھُنہٕ تیٛوٗت زیادٕ کٲم آسان کیٚنٛہہ مگر تَتھ منٛز چھِ واریاہ اَسہِ ہُنَر پؠوان اَزماوٕنۍ تِکیٛازِ یُس سِکٕل چھِ تَتہِ ضروٗرت لگان یِتھٕ پٲٹھۍ زَن ڈیٹا ایٚنٹرِی خٲطرٕ یا ڈیٹا ٹایپِسٹہٕ خٲطرٕ بیٚیہِ یا کَنٹَنٹ رایِٹَر خٲطرٕ تَتھ منٛز چھِ یِم یِم جاب لَبنہٕ یِوان تہٕ یُس تھوڑا جَلدٕے ییٚژھِ پَنُن روزگار کمٲوِتھ کَماوُن تَمہِ خٲطرٕ چھُ سُہ یِم جاب منٛز گژھان تہٕ تَتھ منٛز چھُ سُہ کَنٹَربِیٛوٗٹ چھُ سُہ سوسایِٹِی خٲطرٕ کران تَتھ منٛز چھِ یِہَے کَنٹَربِیٛوٗشَن یِوان لَبنہٕ زِ تِم چھِ تِم چھِ تَتھ منٛز واریاہ واریاہ کامہِ کران یِم زَن سوسایٹِی خٲطرٕ تہِ وارِیاہ مُفیٖد چھِ ثٲبِت سَپدان یِتھٕ پٲٹھۍ زَن تِم چھِ تِم چھِ کُنہِ جایہِ کَنٹَنٹ رایِٹَر چھُ آسان کٲنٛسہِ ضروٗرت تٔمۍ سٕنٛز یۅس چَنَل وَغیِرَہ چھِ آسان تَتھ خٲطرٕ کَنٹینٛٹ لیکھان اور تَتھ منٛز چھُ تمٔۍ سٕنٛزِ خٲطرٕ تہِ اِکانامی ہُنٛد اِنکٕرِیٖز گَژھان اِکانامی چھِ تٔمۍ سٕنٛز تہِ بَڈان اور یَتھٕ پٲٹھۍ زَن اَگر تٔمۍ سٕنٛز اِکانامی چھِ بڈان یِتھٕے پٲٹھۍ چھُ پَتہٕ اَتھ چین بَنان یِتھَے پٲٹھۍ چھِِ بیٚیہِ سٕنٛز اِکانامی تہِ بَڈان یِتھٕے پٲٹھۍ چھُ پَتہٕ یُس کٲم کَرَن وول آسہِ تٔمۍ سٟنٛز اِکانامی تہِ بَڈان یہِ تَمہِ پَتہٕ چھِ واریاہ کامہِ یِیٚتہِ سریٖنَگرَس منٛز یَتھ منٛز زَن لَبنہٕ چھُ یِوان یۅس نَمدٕ ٲسۍ وونان یَتھ منٛز تَتھ منٛز تہِ ٲس اَکھ روزگار ہُنٛد سَبَب آسان مگر وُنکؠس چھُنہٕ سُہ نَمدٕ وَغیرہ کیٚنٛہہ کار سُہ اوس پرٛانہِ زَمانہٕ آسان اِؠنشَنٛٹ ٹایِمَس منٛز آسان تہٕ تَمہِ پَتہٕ اوس آسان تَمہِ پَتہٕ ٲسۍ آسان یِم لیٚدٕر کٲم ٲس آسان فر کٲم ٲس آسان باقٕے باقٕے کامہِ یِم تہِ سوسایٹی خٲطرٕ کَنٹٕربیٛوٗٹ ٲسۍ کران تہٕ تَمہِ پَتہٕ یِم سٲرِی چیٖز یِم سٲرِی کیریَر چھِ یُس یَتھ کیریَرَس منٛز ییٚژھِ سُہ ہؠکہِ تَتھ کیریَرَس منٛز پَنُن روزگار کمٲوِتھ صِرِف ضروٗرت چھِ یہِ زِ تٔمِس گَژِھ آسٕنۍ اَکھ ہۄنَر ییٚمہِ باپَتھ زِ سُہ گَژِھ آسُن اَکھ محنَت کَش اِنسان تَمہِ باپَتھ تَمہِ پَتہٕ ہؠکہِ سُہ کانٛہہ تہِ کٲم زِنٛدَگِی منٛز کٔرِتھ تہٕ تَمہِ علاوٕ چھُس بہٕ یہِ گُزٲرِش کران سارِنٕے زِ یِم تہِ کامہِ تُہۍ کٔرو تَتھ منٛز کٔرِو مہارَتھ حٲصِل تاکہِ یوٚت تہِ تُہۍ گٔژِھو تَتھ ہؠکِو تُہۍ کانٛہہ تہِ کٲم کُنہِ تہِ جایہِ کٔرِتھ پَنٕنہِ جایہِ پَنٕنۍ کٲم یۅس پَنٕنہِ اَتھٕ تُہۍ سَپدٲوِتھ ہؠکِو پَنٕنہِ اَتھٕ ہؠکِو روزگار پَنُن روزگار سورُے روزگار کمٲوِتھ